اَسَلامُ علیکُم وَرحمتُہ اللہ تعالی وَبَرکاتُہ مےٚ کَریو ایراد زِ بہٕ بَناو پرٛوڈَکٹہٕ اَکھ مےٚ اوس اَکھ جِم سیٚنٛٹَر بَناوُن یُس زَن اَز واریاہ ہُو اَصٕل پرٛوڈَکٹہٕ چھُ یُس زَن اَز واریاہ اَصٕل پَکان تہِ چھُ تہٕ پَتہٕ بَنایے مےٚ سُہ پرٛوڈَکٹہٕ مگر تَتھ منٛز آیہِ نہٕ تیٖتۍ جم کَرنہِ کیٚنٛہہ ییٚمہِ کہِ وجہ سۭتۍ سُہ نابہٕ کار تہٕ نا محض روٗد تہٕ کیٛاہ چھِ اَتھ وَنان تمہِ پَتہٕ گٔے کٲم اکھ مےٚ آو واریاہ گاٹہٕ گَرِکۍ تہِ گٔے ناراض دوٚپُکھ ژےٚ کیٛازِ سوٗنٛچُتھ ییٖتہِ بٔڈِ بڈِ پرٛوڈَکٹُک تَتھ منٛز گٔے واریاہ پۅنٛسہٕ مےٚ خرٕچ تہٕ واریاہ مطلب پرٛابلِم گٔے مےٚ گَرِ تہِ تہٕ سُہ پرٛوڈَکٹہٕ گوٚو بٔلۍ یِتھٕے کٔنۍ ہَنٛگہٕ تہٕ مَنٛگَے بَناونے یوٚت تَتھ منٛز چھِ نہٕ کَسٹٕمَر تہِ تیٖتۍ یِوان کیٚنٛہہ تہٕ مےٚ گٔے بٔلۍ پرٛابلِم واریاہ پۅنٛسَن ہٕنٛز گٔے پرٛابلِم مےٚ اوس یَپٲرۍ گٲڑۍ تہِ اَنٕنۍ سۄ تہِ آیہِ نہٕ اَننہٕ کیٚنٛہہ تہٕ یِمن بَچن اوس فیٖس تہِ بَرُن تِمن تہِ آو نہٕ سکوٗل منٛزٕ فیٖس بَرنہٕ کیٚنٛہہ ییٚمہِ کہِ وجہ سۭتۍ تِہٕنٛدۍ اُستاد تہِ ناراض گٔے تِمو دوٚپ تُہۍ نہَ حظ چھُو فیٖس بَران کیٚنٛہہ تِم چھِ زانان زِ أمِس گوٚو یِتھٕ کٔنۍ واریاہ نۄقصان أمۍ بَنایٛاو یہِ پرٛوڈَکٹہٕ مگر تِم چھِ دَپان نہَ أسۍ چھِ مَجبوٗر تۄہہِ فیٖس ہٮ۪نَس باقٕے وَسَلام